السلامُ علیکُم بہٕ گژھہِ یِمَن لُکن وَنُن کہِ کُلۍ گژھن زیادٕ تر لگاوٕنۍ ژٹٕنۍ گژھن نہٕ کُلۍ کینٛہہ اگر زیادٕ کُلۍ تہٕ کُلۍ لگاوو تَمہِ سۭتۍ یہِ اَسہِ تازٕ ہوا بیٚیہِ چھِ واریاہ فٲیدٕ اَمہِ سۭتۍ اگر سہلاب یی اگر سہلاب ییہِ کُلۍ چھِ زیادٕ تر اَتھ سہلابس رُکاوان بیٚیہِ اگر طوفان تہِ ییہِ کُلی چھِ زیادٕ تر اَتھ رُکاوان کُلۍ چھِ اَسہِ خٲطرٕ واریاہ بوٚڑ اَہم رول کران اِستعمال اگر زن وۄنۍ کُلۍ ژٹو ییٚتہِ یِیہِ بُنِل یی اگر سہلاب یی سُہ کرِ سورٕے سُہ رُکہِ نہٕ کُنہِ جایہِ نہ چھِ کُلۍ تَتھ رُکاوان سہلاب یی سُہ نی سورٕے پانس سۭتۍ ڈُوِتھ بیٚیہِ اگر حض تیز ہوا چھِ یوان کُلی چھِ رُکاوان تمیُک سُپیڈ اگر نہٕ کُلۍ آسَن کِہیٖنۍ سُہ بڑِ زیادَے سُہ چھُ سانہٕ خٲطرٕ خطرناک تَوَے چھِ کُلۍ گژھن زیادٕ تر لگاوٕنۍ کُلۍ گژھن نہٕ ژٹٕنۍ کیٚنٛہہ بیٚیہِ چھِ یِم تازٕ ہوا دٲرِتھ دِوان